اَسلامُ علیکُم بہٕ چھُس روزان بانڈی پورا مےٚ چھُ ناو رِفَت مےٚ چھُ ناو رِفت بہٕ چھُس روزان بانڈی پورا اۭں مہمان نَوٲزی چھِ کَشمیٖرَس منٛز مَشہوٗر مہمان نَوٲزی چھِ کَشمیٖرَس منٛز مَشہوٗر بانڈی پورہَس منٛز تہِ چھُ واریاہ زیادٕ مہمان نَوٲزی پَژھٮ۪ن چھِ واریاہ زیادٕ عزت کران أسۍ چھِ وَنان پوٚژھ اَگر یہِ سُہ چھُ اَنان پانسٕے سۭتۍ رِزق اورٕ خۄدا صٲب چھُ تٔمِس سوزان پانسٕے سۭتۍ اَسہِ تٔمِس رِزِق أسۍ تہِ چھِ پٔژھ سٕندِ دۄیہِ خٲر کھٮ۪وان دعا کھٮ۪وان پوٚژھ یُن چھُ واریاہ رُت واریاہ رُت چھُ پوٚژھ یُن أسۍ چھِ پوٚژھ یِتھ کَن مطلب أسۍ چھِ پٔژھِس گۄڈٕ جوٗس دِوان اَگر گرٕم آسہِ تہٕ جوٗس دِمو تَمہِ پَتہٕ چاے دِموس تَمہِ پَتہٕ بَتہٕ دِموس تَمہِ پَتہٕ پَنٕنۍ مَن پَسند سیُن بَناوو ڈِشٕز بَناوو فار اٮ۪گزامپٕل پٔنیٖر پالَکھ چھِ بَناوان نَدٔرۍ پالکھ چھِ بَناوان ٹَماٹر کۄکُر چھِ بَناوان یَکھٕنۍ چھِ بَناوان رِستہٕ چھِ اَنان روگَن جوش چھِ اَنان رِستہٕ گۄشتاب چھِ اَنان کَبابہٕ چھِ اَنان اۭں خاص کر کَشمیٖرَس منٛز چھِ اۭں مہمان نَوٲزی واریاہ زیادٕ مَشہوٗر واریاہ زیادٕ مَشہوٗر بَنڈٕ پوٗرِس منٛز تہِ چھِ واریاہ زیادٕ مہمان نَوٲزی کران پٔژِھس چھِ واریاہ زیادٕ عِزت کران برونٹھ ٲسۍ نہٕ برونہہ کالہِ اوس نہٕ یوٗتاہ عِزت کران کیازِ کہِ فیسلٹیٖز تہِ آسہٕ نہٕ تیوٗتاہ کِہینۍ تہِ نہٕ مطلب زینُن تہِ اوس نہٕ تیوٗتاہ کِہیٖںۍ تہِ نہٕ رۄپیہِ دہ آسہٕ نہٕ تِژھ کِہینۍ تہِ نہٕ تہٕ ؤنۍ چھُ آز یِوان ماڈٲرٕن زَمانہٕ ماڈٲرٕن ٹایم چھُ وٕنکیٚن نوٚو نوٚو وقت چھُ یِوان وٕنکیٚن چھِ مہمان نَوٲزی کران واریاہ اَصٕل پٲٹھۍ مہمان نَوٲزی چھُ مَشہٗور کَشمیٖرَس منٛز ژۄچہِ ماز چھُ دِوان اۭں ژۄچہِ ماز تہِ چھِ دِوان مہمانَس خٲطِر دٲری چھِ واریاہ اَصٕل مہمانَس کران مہماَس سۭتۍ چھِ کران مطلب اَصٕل سلوٗک اَصٕل برتاو اۭں مہمان نَوٲزی چھِ خاص کر کَشمیٖرَس منٛز مَشہوٗر برونٹھ ٲسۍ نہٕ یوٗتاہ کران کِہیٖنۍ تہِ نہٕ اۭں مطلب کہِ پیسٹری اَنہو کُکیٖز اَنہو رانہِ پیٖس اَنہو برونٹھ برونہہ کالہِ اوس نہٕ اِنسان یوٗتاہ کران کِہینۍ تہِ نہٕ برونہہ کالہِ اوس اِنسان واریاہ کَم کران مہمانَس آز چھُ ؤنۍ چوٗنکہِ وقت چھُ واریاہ تیز وٕنکیٚن وٕنکیٚن چھُ ماڈٲرٕن ٹایم وٕنکین بَدلیو وقت تہِ وٕنکیٚن چھُ مہمان نَوٲزی وٕنکیٚن چھِ پھژِس کران واریاہ زیادٕ عِزت واریاہ زیادٕ عِزت چھِ یِوان پٔژِھس کرنہٕ پوٚتُس چھُ مطلب پٔژِھس پریژھو تہِ تُہُندِ خٲطرٕ کیاہ بَناوو ڈِش سِپیشَل ڈِش کیاہ بَناوو تُہُند پٲٹھۍ تُہۍ کیاہ کھٮ۪یو بَڑٕ نا ٹریٖٹ فرینڈلی چھُ یِوان ٹریٖٹ کرنہٕ مہمانَس سۭتۍ مہمان نَوٲزی بَتَس پٮ۪ٹھ تھاوو أسۍ کَباب ۂنا تہِ رستہٕ ۂنا تہِ گۄشتاب پھٔلۍ ۂنا تہِ اۭں میتھِ پِیوٗت تہِ پالکھ نٔدُر تہِ چھُ بَناوان مطلب واریاہ واریاہ ڈِشٕز چھِ بَناوان أسۍ صبُحٲے بَناوو مَکایہِ ژوٚٹ اَگر گرِچ ژوٚٹ بَناوو مَکایہِ ژوٚٹ تہِ بَناوو اَتھٕ ژوٚٹ تہِ بَناوو پھُلکہٕ آبہٕ ژوٚٹ تہِ بَناوو یَتھ کریژوٲر چھِ وَنان بازَر ژوٚٹ تہِ اَنو ژۄچور اۭں ژوٚٹ تہِ اَنو کُلچہِ تہِ اَنو کُلچہِ چھُ واریاہ زیادٕ مَشہوٗر بَنڈپوٗرِس منٛز محبوٗب بیکری ہُند کُلچہٕ واریاہ فیمَس یا واریاہ اَجیس اَجیس چھُ گام اکھ لۄکُٹ مۄکُٹ گام تَتِکۍ کُلچہِ تہِ چھِ واریاہ زیادٕ مَشہوٗر تہٕ مہمان نَوٲزی چھِ واریاہ زیادٕ اَصٕل پٲٹھۍ کران آزمہمانَس سۭتۍ ٹریٖٹ کران واریاہ اَصٕل پٲٹھۍ برونٹھ ٲسۍ نہٕ یِتھ کَنۍ کران کِہیٖنۍ تہِ نہٕ بروہمہِ زَمانہٕ ٲسۍ دوان ژۄچوٲرِس سۭتۍ اوٗر لپٹَن چاے کَپا یا ٲسِس دِوان اوٗرۍ کُلچَس سۭتۍ چایہِ کَپا آز چھےٚ نہٕ تہِ کران کِہیٖنۍ تہِ نہٕ آز اَنو مطلب کَہوا دِمو یا دۄدٕ کَہوٕ دِمَو پیسٹری پیٖسَس سۭتۍ یا لَپٹَن چاے بَناوو یا کافی بَناوو پَتہٕ دِمو مہمانَس مطلب نوٗنہٕ چاے اَگر مَنگہِ نوٗن چاے تہِ دِموس مطلب یہِ تٔمۍ سُند دِل وَنہِ مطلب تہِ کرو وَنوس کیاہ کھٮ۪یو کیاہ چھُو کھٮ۪وٚن تہٕ دِوان تہِ چھِس واریاہ اَصٕل پٲٹھۍ واریاہ اَصٕل پٲٹھۍ چھُ کَشمیٖرَس منٛز یِوان بانڈی پوراہَس منٛز مہمان نَوٲزی یِوان کرنہٕ خاص کر نیکسٹہٕ جینریشَن چھِ واریاہ زیادٕ عِزَت کران مہمانَس أزِکۍ بَچہٕ چھِ ووٚں نیبرٕ پَران اۭں دہلی چھُ باقین باقین جاین چھُ ایبروڈ چھُ گژھان بَچہٕ تٔتی چھُ فرینڈ سٔرکٔل یِمَو چیٖزَو سۭتۍ بَڑان پَتہٕ چھِ نیبرِم یِوان یِمن سۭتۍ نیبرِم سۭتۍ بَچن سۭتۍ فرینڈٕس چھِ یِوان ٹوٗرِسٹ چھِ یِوان باقٕے چیٖز چھِ یِوان أتہِ چھِ أسۍ یِمن کران اَصٕل پٲٹھۍ خٲطِر دٲری واریاہ زیادٕ عِزت چھِ أسۍ یِمَن کران مہمانن أسۍ چھِ واریاہ زیادٕ مہمان نَوٲزی کران واریاہ زیادٕ